سٲنِس علاقَس منٛز چھُ واریاہ جایہِ ییٚتہِ لُکھ چھِ یَژھان زیادٕ گژھُن تَمہِ منٛز چھُ واریاہ جایہِ مثلن کۄکَرناگ ویرناگ کۄکَرناگ اَچھابَل اٮ۪ٹسیٹرٛا اٮ۪ٹسیٹرٛا یِمَن جایَن گژھن زیاد تہٕ خوٗبصوٗرتی ہُںٛد نظارٕ چھُ وٕچھنہٕ بیٚیہِ چھُ بیٚیہِ چھُ کَرَن خوشی ہُنٛد اظہار یِم جایہِ چھِ قۄدرتی خوٗبصوٗرت مَن منٛظار سۭتۍ مالامال گٔمژٕ اَوَے موٗجوٗب چھِ لُکھ گژھان تور